جِناب مےٚ ٲسۍ کَرٕنۍ بریانی آرڈَر حیدراآباد بریانی اَکھ پَلیٹ چِکَن بریانی مےٚ اگر سٔہ تَتھ سۭتۍ چیٚٹنی آسِہ ہا یا کیٚنہہ ساسِز آسہِ ہا ٹَمیٚٹو ساسِز وغیرہ سٔہ گٔے مہربٲنی